اَسلام وعلیکُم ہاں ہیٚلو

وعلیکُم سلام ؤنِو سا آ بہٕ چھَس اَصٕل اکھ اَچھا اَچھا تۄہہِ کیٛاہ چھُ بَناوٕنۍ بِِلڈِنٛگ کٔژ پۄہَر پانٛژھٕ پۄہَر پانٛژھ دَہ پنٛداہ گاڑِ سیرِ لَگنو تۄہہِ

سٮ۪کھ پٮ۪ٹھ چھَو ترٛاوٕنۍ باجَر چھَو ترٛاوٕنۍ سیٖمٹہٕ گٲڑۍ رٔٹۍزیٚو تُہۍ سیٖمٹَس زٕ گاڑِ فِلحلال یا رٔٹِو تُہۍ سیٖمٹَس زٕ گاڑِ بیٚیہِ رٔٹِو تُہۍ کیٛاہ چھِ وَنان سیٚکٮ۪س زٕ ترٛےٚ گاڑِ باجرَس زٕ ترٛےٚ گاڑِ تہٕ تَمہِ پَتہٕ وُچھو أسۍ سیرِ ترٛٲوِو تُہۍ پانٛژھ فِلحال پانٛژھ تہٕ پانٛژھ گٔے دَہ گاڑِ ترٛٲوۍزیٚو سیرِ

تۄہہِ چھُو ٹھیکسٕے پٮ۪ٹھ دیُن تُہۍ کٔرِو پانَے پانَے وُچھُو تُہۍ موٚزوٗر کٲتیٛاہ لَگَن اَتھ دٔسِل وۄستہٕ کٲتیٛاہ لَگَن اَتھ تُہۍ وُچھُو پنٕنہِ حساب پانَے تہٕ پانہٕ تہِ ہیٚکِو نا تُہۍ ایوریج کٔڈِتھ تُہۍ وُچھُو کوتاہ لَگہِ کیٛاہ لَگہِ پٮ۪ٹھٕ چھُو تُہۍ دَپان کٔژ پۄہَر چھُ تۄہہِ بَناوٕنۍ پانٛژھ پۄہَر چھُ تۄہہِ بَرابَر بَناوٕنۍ اَتھ لَگہِ واریاہ رقم اَتھ لَگہِ واریاہ ریٹ پانٛژَن پۄہرَن لَگہِ واریاہ واریاہ لَگہِ اَتھ مےٚ باسان پانٛژَن پۄہرَن لَگہِ اَتھ رۄپیَس دَہ پنٛداہ لَچھ گژھَن

تُہۍ کٔرِو کٲم اَز اَز کیٛاہ ڈیٹ چھُ اَکوُہ ترٛٲوِو فٔسٹَس پٮ۪ٹھ تُہۍ ترٛٲوِو تہٕ فٔسٹہٕ پٮ۪ٹھ لاگو اِنشاء اللہ کٲم فٔسٹ نَومبَر پٮ۪ٹھ لاگو کٲم بانٛمبرٕ وُنہِ چھِنا أسۍ ییٚتہِ آوٕرۍ آوٕرۍ چھِ آوٕرۍ چھِنا أسۍ ییٚتہِ آوٕرۍ چھِ أسۍ ییٚتہِ وُنہِ گژھِ نہٕ تہِ کیٚنٛہہ

کیٚنٛہہ چھُنہٕ پَرواے پانَے کامہِ پٮ۪ٹھ کِہیٖنٛۍ چھُنہٕ پَرواے بہٕ واتہٕ پانَے کامہِ پٮ۪ٹھ نظر دِنہِ ترٛٲوِو تُہۍ مِٹیٖریَل سیریَس دَہ گاڑِ ترٛٲیِو سیٚکٮ۪س ژور گاڑِ ترٛٲوِو یتھ لیبَر موٚزوٗر ؤزوٗر کَرٕ بہٕ پانَے آ موٚزوٗر کَر بہٕ پانَے کِہیٖنٛۍ چھُنہٕ پَرواے تُہۍ ترٛٲیِو سامان فٔسٹَس پٮ۪ٹھ مِٹیٖریَل تہٕ بہٕ لاگہٕ مےٚ کیٛاہ آسہِ کَرُن حظ کیٚنٛہہ چھُنہٕ وَلہٕ بہٕ وٕچھٕ وۅنۍ کیٛاہ گژھِ تہٕ کیٚنٛہہ چھُنہٕ پَرواے چلو بِہِو رۄبَس حوال